سٲنِس ایریاہس منٛز چھِ ڈانسرَن واریاہ چیلینجز فیس پیوان کَرٕنۍ تِمن چھِنہٕ پراپر رِسورسز میلان کینٛہہ ییٚمہِ سۭتۍ تِم کینٛہہ کارنامہٕ ہیٚکہِ ہن کٔرِتھ تِمن چھِنہٕ ٹیٖچٲرٕس تہٕ ٹرینٲرٕس ایویلیبٕل کینٛہہ یِم تِمن ٹرٛین کرِہن ڈانس کرنس منٛز سانہِ روٗلر سوسایٹی منٛز چھِ وٕنہِ واریاہ کم توجہ یِوان دِنہٕ یِم ییٚمہِ وجہ سۭتۍ یہِ پراپرلی ڈیولپ چھُنہٕ وٕنۍ گوٚمُت گرِکؠن ہُنٛد تہِ چھُ تِمن واریاہ کَم سپوٹ میلان ییٚتہِ چھنہٕ وٕنہِ اِنسٹِچوٗشنٕز تہِ ڈیولپ کرنہٕ آمٕتۍ ییٚتہِ زن یِم پاٹِسپینٹس ٹرینِنٛگ ہیٚکہِ ہن حٲصِل کٔرِتھ